یِم ہسا سانہِ ڈِسٹرٕکۍ بارامولاہٕکۍ لۅکٕٹۍ بِزنِس چھِ یِم منسلک چھِس سٲنۍ ریلِجَس پرٛٮ۪کٹِسٕز سۭتۍ سٲنِس ایٚریاہَس منٛز سۄ ہسا چھِ اَگر ہسا أسۍ وُچھو یُس ہسا سوٚن ڈِسٹرکٹ بارامولا چھُ ییٚتہِ اَگر أسۍ وُچھو مطلب کہِ اَسہِ اَگر کٲنٛسہِ مطلب پریر چھِ نیٚماز چھِ یہِ کیٛاہ چھِ یِتہٕ ہسا چھِ اکھ ریلِجن پرٛیکٹِس سٲنِس ایریاہَس منٛز بیٚیہِ ہسا چھِ سٲنِس یَتھ سٲنِس ایریاہَس منٛز لۅکٕٹۍ بِزنس مَدرَس چھِ یَتھ مدرَسس منٛز أسۍ مطلب تِمن منٛز چھِنہٕ تِتھٕ پٲٹھۍ کھیٚوان أسۍ مطلب کہِ فیٖس چھِںہٕ أسۍ ہیٚوان بَچن تِتھٕ پٲٹھۍ کِہیٖنٛۍ مطلب تِمن ہسا چھِ أسۍ ہیٚچھناوان دیٖن ہسا چھِ أسۍ تِمن ہیٚچھناوان اَتھ دیٖنَس منٛز چھِ أسۍ تِمن ہیٚچھناوان حُسنِ کَرت مطلب کہِ سۄ پرٛیٚکٹِس چھِ تِمن گژھان ریلِجَس پرٛیٚکٹِس چھےٚ تِمن گژھان سٲنِس ایریاہَس منٛز قرآن کِتھٕ پٲٹھۍ چھُ پَرناوُن نعت کِتھٕ پٲٹھۍ چھِ پَرٕنۍ یِم ہسا چھِ سٲنۍ ریلِجَس پریٚکٹِس یِم ہسا چھِ کیٚنٛہہ سومال بِزنِسس آسان لۅکٕٹۍ کاروبار آسان مطلب کہِ کٲنٛسہِ ہِنٛدۍ سانہِ ڈِسٹرکٹ بارامولہ ہٕکۍ أسۍ کِتھٕ پٲٹھۍ چھِ یِم مطلب کہِ دۄہ کھۄتہٕ دۄہ لوٗکن تام واتناوان بیٚیہِ کِتھٕ پٲٹھۍ چھِ مطلب کہِ اُمید تِمن دِلاوان مطلب اَگر أسۍ وُچھو سوٚن ڈِسٹرکٹ بارامولہ یُس چھُ یَتھ منٛز چھِ ؤنکیٚنس اَگر أسۍ خانٛدر چھِ گژھان خانٛدر تہِ ہسا چھِ أسۍ مطلب کہِ مطلب تَمہِ طریٖقَہٕ کران یَتھ منٛز نہٕ سٲنۍ زیادٕ پرٛیٚکٹِس مطلب کہِ ریلِجن پرٛیٚکٹِس شٲمِل چھِ گژھان گۄڈٕنیٚتھ اَگر أسۍ وُچھو یَتھ منٛز أسۍ ہُرۍ چھِ وَنان سُہ ہُر کیٛاہ چھُ آسان سُہ ہسا چھُنہٕ آسان تَمہِ ٹایپُک کیٚنٛہہ سُہ ہسا چھُ اکھ وَنہٕ وُن آسان یَتھ منٛز زیادٕ اِسلام چھِ آسان مَگر اَگر أسۍ وُچھو وُہ ؤنکیٚنس چھُ عموٗمَن آسان سُہ ناچ گانا چلان یِم ہُرۍ اَگر أسۍ وُچھو اَتھ منٛز نسا چھُنہٕ آسان تِتھٕ پٲٹھۍ یہِ ونُن یہِ کِہیٖنٛۍ نہٕ ناچ گانہٕ چھُنہٕ آسان کِہیٖنٛۍ یہِ ہسا چھُ آسان اَکہِ قٔسمُک اکھ سُہ مَذہبی یہِ تَران مَذہبی ترانہٕ چھِ یِم پَران